ڈیٚلؤری ٲس اَصٕل فاسٹ ٲس مگر سُہ ڈیٚلؤری وول اوس تیوٗت کھنٛکھٕ یَتھ نہٕ کانٛہہ حَدٕے چھِ بیٚیہِ اوس رٮ۪سٹورَنٹُک مَزٕ اوس اَصٕل مگر اوس گوٚمُت کھٮ۪ن چٮ۪ن واریاہ تُرُن